مےٚ اوس آز برونٛہہ وارِیاہ وَقت فِلِپ کاٹ پٮ۪ٹھ اُوشا کَمپٔنی ہُنٛد جے ایٚم جے یَعنی کہِ جوسَر مِکسَر گِرَینڈَر آرڈَر کوٚرمُت یُس زَنہِ کہِ شاپِنگ سایٹہِ پٮ۪ٹھ تِمو پروڈَکٹ ہوو ییٚمہِ ساتہِ زَن پروڈَکٹ ڈیٚلِوَر گوٚو سُہ وُچھ مےٚ ڈیٚلِؤری گٔے بَرابَر وَقتَس پٮ۪ٹھ تِمِچ یُس زَن تِمو وَقت اوس تِمہِ ساتہٕ دِیُتمُت کہِ یَتھ ڈیٹَس پٮ۪ٹھ ہَسا گَژھہِ یہٕ پروڈَکٹ ڈیٚلِوَر یہِ تُہنٛد آرڈَر کوٚرمُت بَرابَر گوٚو تٔتھۍ وَقتَس پٮ۪ٹھ پروڈَکٹ ڈیٚلِوَر اور یمہ ساتہٕ مےٚ یہِ وُچھ یہِ جوسَر مِکسَر گِرَینڈَر یُس زَن تَمہ ساتہٕ شاپِنگ سایٹہِ پٮ۪ٹھ ٲسۍ تِم ہاوان بَرابَر اوس یہِ تَمے کَلرُک اور تمہِ ساتہِ یِم زَن تَمِیٚکۍ ڈایمیٚنشَنٕز ہایِکھ تَتھ پٮ۪ٹھ ڈِسکرایِب ٲسۍ کٔرِتھ تِمَے ٲسۍ بَرابَر تَمے ڈایمِیٚنشَنُک اوس سُہ جوسَر مِکسَر گِرَینڈَر تہِ اور وارِیاہ اَصٕل قۭمتَس منٛز کٔر مےٚ یہِ جوسَر مِکسَر گِرَینڈَر تمہِ ساتہٕ آرڈَر بیٚیہِ یہِ اَتھ جوسَر مِکسَر گِرَینڈَرَس چھ یہِ خُصوصِیَت زِ یہِ چھُ وارِیاہ کَم جاے تہِ رَٹان اور وارِیاہ کَم وولٹیجَس پٮ۪ٹھ تہِ چَلان حَتاکہِ ٲسۍ چھ انوٲٹرَس پٮ۪ٹھ تہِ یہِ اِستعمال کَران یُس زَن یہِ جوسَر مِکسَر گِرَینڈَر یِمہِ ساتہِ مےٚ آرڈَر کوٚر تَنہِ پٮ۪ٹھ آیہِ وارِیاہ سہولِیَت چاہے جوس آسہِ کَڑُن چاہے کانٛہہ کُنہِ فروٹَس آسہِ شیک بَناوُن یا بَدَل کانٛہہ کٲم آسہِ یَعنی کہِ ٲسۍ ہیٚکو ؤنِتھ ماز یُس زَن دَگُن چھُ آسان سُہ بَنِیو وارِیاہ اِیزی وارِیاہ سہل بَنِیو سانہِ خٲطرٕ اور وارِیاہ اَصٕل پروڈَکٹ دَرٛاو یہِ اور بہٕ چھُس پَنٕنٮ۪ن دوستَن یا رِشتہٕ دارَن تہِ دَپان زِ فِلپ کاٹ پٮ۪ٹھ کٔرِۄ تُہۍ یہِ پروڈَکٹ آرڈَر اور تۄہہِ میلہِ وارِیاہ فٲیدٕ امِیُک اور بہٕ چھُس وارِیاہ خۄش زِ مےٚ میلیٚو تمہِ ساتہِ یِتھِس قۭمتَس منٛز یُتھ اَکھ اَصٕل چیز